مےٚ کَرے سۄ سونی ایپہِ پٮ۪ٹھ سونی کیمرا آرڈَر یِتھُے سُہ یور آرڈَر ووت مےٚ کھوٗل سُہ آرڈَر مےٚ وٕچھ اَکہِ اَکہِ مےٚ ٲس کٔرمٕژ تٔمِچ لٮ۪نٕسکیپ آرڈَر سۄ ٲس واریاہ زیادٕ اَصٕل بیٚیہِ ٲس مےٚ کٔرمٕژ ایٚنڈی فلٹر آرڈر سُہ اوس واریاہ زیادٕ اصل مطلب مےٚ اوس نہٕ سوٗنٛٔچمُتُے سُہ آسہِ تیوٗتاہ اصل پروڈکٹ سُہ اوس واریاہ زیادٕ اصل پروڈکٹ آرجنل پروڈکٹ بیٚیہِ اوس سُہ واریاہ دوٚر بیٚیہِ ٲس مےٚ کٔرمٕژ کیپہِ ہٕنٛز کہِ لینٕسکیپ آرڈَر بیٛاکھ بیٚیہِ لیٚنس خٲطرٕ سۄ تہِ ٲس واریاہ زیادٕ آرجِنَل واریاہ زیادٕ دٔر تہٕ بہٕ چھُس واریاہ خۄش تُہنٛدِ ذٔریعہٕ میٚلے مےٚ یہِ سٔروِس بیٚیہِ ٲس مےٚ لیٚنٕس کٔرمٕژ پانٛژَنٛزاہ ایم ایم آرڈر سۄ تہِ ٲس واریاہ زیادٕ اَصٕل لیٚنٕس دٔر لیٚنٕس واریاہ بیٚیہِ ٲسۍ کٔر مٔژ مےٚ کیمرٕچ بیٹری آرڈَر سٮ۪وَن واٹ تَتھ سۄ ٲس آرجِنَل بیٹری تَتھ ٲسۍ نیران واریاہ ٹایم یۄس مےٚ گۄڈنِچ بیٹری ٲس تَتھ ٲس نہٕ یوٗتاہ ٹایِم نیران کینٛہہ یۄس مےٚ وۄنۍ کٔر بیٹری آرڈَر اَتھ چھِ نیران مےٚ ٹایِم اَصٕل بیٚیہِ گژھان جلدی چارجِنٛگ بیٚیہِ کوٚر مےٚ سونِیُک کیمرٕہُک چارجَر آرڈَر وایر لٮ۪س یُس مےٚ اَمہِ برونٛٹھ اوس چارجَر سُہ اوس مےٚ وایر دَار سُہ اوس پٮ۪وَان پٕلَگ لاگُن تَتھ پٮ۪ٹھ اوس گژھن جلدی چارٕج بیٹری کینٛہہ یُس مےٚ اوٚن وایَر لٮ۪س چارجَر آرڈَر کوٚر اَمہِ پٮ۪ٹھ تٔمۍ پٮ۪ٹھ چھِ بیٹری گژھان مےٚ واریاہ جلدی چارٕج مےٚ چھِ نیران بیٹری تہِ واریاہ اَصٕل ٹایِم بہٕ چھَس واریاہ شُکُر گُزار زِ تُہنٛد پروڈَکٹ چھِ ییٖتیٛاہ اَصٕل آسان بیٚیہِ کٔر مےٚ بیگ تہِ سونی کیمراہُک بیگ اَکھ آرڈَر یَتھ منٛز بہٕ لٮ۪نسہٕ ژور تہِ چھِس ہٮ۪کان تھٲیِتھ کیپ تہِ چھِس الگ ہٮ۪کان تھٲیِتھ بیٚیہِ چھِ کیٚمرا آز سُہ تہِ ہٮ۪کان اَلَگ تھٲیِتھ تہٕ بیٚیہِ چھِ سایڈَس تَتھ بوٹَل تھاونہٕ خٲطرٕ جٲلۍ تہِ واریاہ اَصٕل پرٛوڈَکٹ بیگ تہٕ بیٚیہِ چھِ سایڈَس تَتھ روزان ٹرٛاے پاٹ سِٹینٛڈ تہِ آیزان آرام سان بیٚیہِ چھِ سُہ واٹَر پرٛوٗپھ تَتھ سۭتۍ تَتھ چھِنہٕ آب تہِ گژھان کینٛہہ بیٚیہِ چھِ سُہ ایٚکٕسٹرٛا تَتھ آسان اَکھ بیگ سۭتۍ ییٚمِہ روٗد پٮ۪ونٕے وِز پٮ۪وَان سُہ پٮ۪ٹھ تھاوُن واریاہ زیادٕ زیادٕ اَصٕل پرٛوڈَکٹ چھِ سونِیُک